بہٕ چھس روزان ڈِسٹِرٛک گاندَربَلَس منٛز ییٚتہِ چھِ واریاہ اَصٕل یِم پُلٹِکَل پاٹیٖز گۄڈٕ وَنہٕ بہٕ تِہِنٛدۍ ناو ییٚتہِ اوس اٮ۪م اٮ۪ل اے اَکھ بٔشیٖر احمد میٖر سُہ چھُ کَنٛگَن تحصیٖل کَنٛگنَس منٛز روزان سُہ اوس کن کَنٛگَن کانسچُوینسی اوس سُہ اٮ۪م اٮ۪ل اے دوٚیِم اٮ۪م اٮ۪ل اے اوس ییٚتہِ شیخ اشفاق جبار سُہ اوس تحصیٖل لارَس لارَس اٮ۪م اٮ۪ل اے ترٛیٚیِم اوسُس شیخ غلام رسوٗل سُہ اوس گاندَبلَس ژوٗرِم اٮ۪م اٮ۪ل اے اوس افضل افضل قٲضۍ محمد افضل قاضی سُہ لارَس سُہ تہِ اوس لارَس مگر یِمَن ٲس پاٹی پُلٹِکَل پاٹی پںٕںۍ پنٕنۍ الگ مگر یُتھُے یِم یِہٕنٛز کٲم ٲس بہتریٖن یِم ٲسۍ واریاہ اَصٕل کٲم کَران یَتھ یِمو کٔر واریاہ اَصٕل کٲم یَتھ ڈِسٹِرٛک گاندَربَلَس منٛز گۄڈنِکُے یِمو بَنوو مٔنی سٮ۪کٹرٛیٹ ییٚتہِ اوس نہٕ مٔنی سٮ۪کٹرٛیٹ کِہیٖنۍ دٔیِم چیٖز یِمو بَنوو تٔحصیٖل آفِس یِمو بَنایہِ پارکہٕ بَنایہِ یِمو یا رو وَتہٕ وَتہٕ سڑکہٕ سڑکہٕ بَنایہِ یِمو بَجہِ بَجہِ سڑکہٕ چھِ پَپٲرۍ اَسہِ چھِ یَپٲرۍ نیشنَل ہاے وے تَتھ ٲسۍ یِم مٮ۪نٹین تھاوان یا یَپٲرۍ چھُ بِرٛج وٲیُل بِرٛج چھِ ییٚتہِ سُہ اوس سُہ تِم کامہِ کَرِ یِمو واریاہ اَصلہِ دوٚیِم چیٖز یُتھ یِم کٲم ٲسۍ کَران یِم ٲسۍ لُکَن ہِنٛدۍ خٲطرٕ کٲم کَران یُتھُے أسۍ یِمَن نِش گژھان ٲسۍ اَسہِ ہَسا چھِ پھلٲنۍ جایہِ پرٛابلِم یِم ٲسۍ سۄ پرٛابلِم دوٗر کَران یِم ٲسۍ واریاہ اَصٕل پُلٹِکَل پُلٹِکَل پاٹیٖز یِہُنٛد مطلب یِہُنٛد ناو چھُ جانا مانا یہِ مطلب ہرکُنہِ جاے چھِ یِم پہچاننہٕ یِوان پنٛنیو کامیو ہٕنٛدیو سۭتۍ بٔشیٖر یِمو منٛز چھِ خصوٗصی یُس اٮ۪م اٮ۪ل اے اَکھ چھِ سُہ چھِ بٔشیٖر احمد میٖر سُہ چھِ واریاہ ہٮ۪لٕپفُل سُہ اوس واریاہ مَدَدگار لُکَن ہِنٛدِ خٲطرٕ کیٛازِکہِ سُہ اوس پُلٹِکَل پُلٹِکَل اِشوٗ سۭتۍ سۭتۍ یِم سوشَل اِشوٗز ٲسۍ لُکَن منٛز آسان یعنی کہِ یِمَن تِمَن گَریلوی پرٛابلِمٕز آسہٕ سُہ اوس تِمَن تَتھ منٛز تہِ ہٮ۪لٕپ کَران

ہٮ۪ڈ تہِ یعنی کہِ اگر کانٛہہ لٔڑکہٕ یا کانٛہہ اِنسان کۄلہِ اوس گژھان یا سَمن سِنٛدھ اوس گژھان سُہ اوس واریاہ سُہ اوس پَنٕںۍ جان خطرَس منٛز ترٛٲوِتھ سُہ اوس سُہ بَچاوان سُہ تٔمۍ چھِ واریاہ جانہٕ بناے بَچایمَژٕ سُہ اوس مطلب اگر سٔہلاب ییٖہا تٔمۍ وجہ سُہ اوس اِتھَے کنۍ وٕچھنہٕ کَرنہٕ روٚستُے وِدآوُٹ پرٛوٹَکشَن اوس سُہ آبَس منٛز وۄٹھ ژھٕنان تہٕ تِمَن لُکَن بَچاوان دوٚیِم چیٖز یُس اشفاق شیخ اشفاق جبار اوس سُہ چھِ واریاہ اَصٕل سُہ چھِ اَکھ ہَمبٕل ہیوٗمَن بیٖنٛگ واریاہ اَصٕل نرم طبیعتُک اِنسان یُتھُے سُہ یُتھے أسۍ تمِس نِش اَکہِ ساتہٕ مِلنہِ گٔے تٔمِس ووٚن اَسہِ پنٛنہِ محلچہِ پرٛابلِم یُتھُے أسۍ محلچہِ پرٛابلِم وَنہِ تٔمِس اَسہِ ہَسا چھِنہٕ یَپٲرۍ آب کِہیٖنۍ اَسہِ ہَسا چھِنہٕ یَپٲرۍ پاوَر کِہیٖنۍ اَسہِ نہ سا چھِنہٕ ہَپٲرۍ پورٕ وَتھ سٲنۍ وَتھ ٲس واریاہ کوٚچ وِدِن اَکہِ ہفتہٕ بعد اَکہِ ہفتہٕ بعد مِلیٚیہِ اَسہِ یِم تمام فیسَلٹیٖز تمہِ وجہ سۭتۍ اوس سُہ تمہِ کَرِ واریاہ واریاہ اَصلہِ کامہِ یا اِتھَے کَنۍ اوس افضل قٲضۍ اَسہِ اوس یَپٲرۍ ناگ ناگَس اوس اَسہِ تھوڑا مٔکریٛار گوٚمُت تَتھ ٲسۍ نہٕ مطلب لُکھ یا باقی نیٚبرِم لُکھ ٲسۍ یِوان تور تِم ٲسۍ تَتہِ مٔکریٛار کَران تٔمۍ ہَسا کوٚر سُہ واریاہ اَصٕل مٮ۪نٹین یا دوٚیِم چیٖز یَپٲرۍ چھِ اَسہِ واٹَر فال یَپٲرۍ چھِ اَسہِ واریاہ ٹیوٗرِسٹ ڈٮ۪سٹٔنیشَن یا مطلب بَے نیچرٔلی آسہٕ تِم واریاہ خوٗبصوٗرت مگر ییٚلہِ تَتھ اِنسانَن مطلب یِمو اٮ۪م اٮ۪ل اے یو وٲتۍ تِمو بَنٲو سۄ ایٚمہِ کھۄتہٕ تہِ واریاہ بہتریٖن یا باروَل واٹَر فال چھِ اَسہِ ییٚتہِ یا ڈَمپِنٛگ پارک چھِ اَسہِ ییٚتہِ یا سۄنہٕ مرٕگ ٹیوٗرِسٹ سٕپاٹ چھِ اَسہِ ییٚتہِ یا اَسہِ چھِ ییٚتہِ محلَس نیٚبرٕکَنٮ۪تھ واٹَر فال اَکھ اَتھ چھِ أسۍ وَنان شوٗٹ شوٗٹَس پٮ۪ٹھ ییٚلہِ آب چھِ یہِ موٚکُر یہِ مٮ۪نٹین گۄڈٕ اوس یہِ واریاہ خستہٕ مطلب گۄڈٕ اوس تَتھ گۄڈٕ اوس اَتھ واریاہ مطلب مٔکریٛار وَسان بیٚیہِ او س نہٕ اَتھ مطلب مَرٕمَت یہِ اوس پھُٹمُت مطلب اَتھ اوس نہٕ پوٗرٕ پٲٹھۍ ش کِہیٖنۍ تیٚمۍ یِمو کٔر اَتھ مَرٕمَت یِمو بنوو سُہ واریاہ اَصٕل یا اِتھَے کٔنۍ مَرگُزارَن دِژ کٔر یِمو فٮ۪نسِنٛگ سَڑکہٕ بَناے یِمو ٹھیٖک ڈرٛینیج سِسٹَم کوٚر یِمو ٹھیٖک محلہٕ پَتہٕ محلہٕ آس سڑکہٕ تَتھ ترٛووُکھ تیٖل لۄکٹٮ۪ن کوچَن لٲگۍ یِمو ٹٲل مطلب لُکَن ہِنٛدِ خٲطرٕ کَرِ یِمو واریاہ اَصلہِ کامہِ دوٚیِم چیٖز یۄس ییٚتہِ اَن اٮ۪مپلایمٮ۪نٛٹ ٲس ییٚتہِ ٲس بےروزگٲری ٲس تَتھ منٛز کوٚر یِمو واریاہ مَدت لُکَن لُکَن ہِنٛدِ واریاہ لٲگِکھ نوکری یِمَن قٕسمَت اوس تِم لٔگۍ نوکری یِمَن نہٕ قٕسمَت اوس تِم چھِ اَز تہِ اَن اَن اٮ۪مپلاے تہٕ دوٚیِم ترٛیٚیِم چیٖز اوس یہِ کہِ یُس یِم یُس یِہِنٛز کٲم ٲس یِمو کٔر واریاہ اَصٕل کٲم پنٛنہِ پنٛنہِ وقتہٕ